ہیٚلو اسلامُ علیکُم تُہۍ چھُو حظ زاہد صٲب جناب اَسہِ حظ انِیٛاو تُہُنٛد نمبر حظ تُہۍ چھُ حظ یہ پینٛٹر حظ بِلکُل اَسہِ کوٚروٕ تۅہہِ یتھ ضِمنس منٛز فون اَسہِ حظ اوس یہ گرِ حظ پینٛٹ حظ اوس کَرُن اسہِ یمن والن حظ تہٕ تَوٕ موٗجوٗب کوٚروٕ اَسہِ تۄہہِ فون اسہِ دوٚپ آ تُہۍ ؤنِو اَسہِ تھوڑا مطلب یہ پینٛٹ وینٛٹ مطلب کٕم کَلر گَژھَن زیادٕ ٹھیٖک تہ کٕم گژھَن نہٕ نا یہ چھُ أنٛدرے یوت حظ کَرُن تہٕ تَوٕ موٗجوٗب تُہۍ ؤنِو اَسہِ کٕم کَلر کیٛاہ اَسہِ حظ اوس اتھ اتھ ٲسۍ کیٚنٛہہ تھوڑا کیٚنٛہہ ڈِزاینٕز حظ کھالٕنۍ بِلکُل بِلکُل اَہَن حظ اتھ چھُ واریاہ مطلب چھُنا سُہ مِکس یِوان مطلب کَلرَن ہُنٛد بیٚیہِ سُہ یم کَمپیٛوٗٹر آ مطلب ڈِل کَمپیٛوٗٹرٛایزٕڈ چھِ یِوان مطلب یم ڈِزاینٕز تہٕ تُہۍ ؤنِو اَسہِ أتھۍ مُتعلق مطلب اَسہِ کٕم گژھَن ٹھیٖک کَلٲرٕس تہٕ أسۍ اَنو تِمَے تہٕ بِلکُل آ أسۍ کَرٕہو یَتھ یہِ شروٗع اَوٕ حظ ژےٚ چھُے کَرُن ایٚپلے تُہۍ چُھوا وۅنۍ مۄکَلی تہٕ تیٚل تیٚلہِ کٔرۍہو تُہۍ پانَے مطلب یہ جاب بیٚیہِ کَرٕہاو یتیٚن تھوڑا کیٚنٛہہ ریٹ ویٹ بیٚیہِ دِیہو تُہۍ نظر یتھ مکانس تُلِو حظ تۅہہِ چھُو یِہےَ نمبر أسۍ کرٕہو تۄہہِ ییٚتھۍ نمرس پیٚٹھ آ بیٚیہِ حظ کال تَمہِ ساتہٕ تہٕ پَتہٕ دِیو تُہۍ نظر تہٕ أسۍ کھالو پَتہٕ مطلب یہِ کَلر یم تُہۍ یتھ منٛز حظ رِکَمنٛڈ کٔرِو تہٕ تُلِو حظ تُلِو بہِو اسلامُ علیکُم